وعلیکُم سَلام اَہَن حظ آ جِناب صحیح چھُو بوٗزمُت ٹھیٖک تُہۍ کَتہِ چھُو روزان اَچھا جِناب کیٚنٛہہ چھُنہٕ تُہۍ کٔرۍزیو مےٚ نمبر پَنُن سیٚنٛڈ بہٕ کَرہو تۄہہِ واٹٕس ایپَس پٮ۪ٹھ کَرہو بہٕ تۄہہِ ٹیکٕسٹہٕ تہٕ تہٕ کوتاہ کیٛاہ آسہِ ضروٗرت کَمہِ حِسابہٕ آسَن بوتلہٕ ضروٗرت یہِ چھُ پٮ۪وان بَناوُن تَمی حِساب آسٮ۪و تۄہہِ گامَس منٛز چَلان کیٛاہ آسٮ۪و تۄہہِ چَلان تَمہِ حِساب بَناوو بوتلہٕ تہٕ تَمی حِساب نِیِو پَتہٕ ٹھیٖک حظ ٹھیٖک چھُ اَدٕ سا چلو ٹھیٖک چھُ